ہیٚلو اسلام علیکُم تُہۍ چھِو حظ گاڑِ کٕنان گٲڑۍ اکھ حظ ٲسۍ ضروٗرت گٲڑۍ اکھ ٲسۍ مےٚ ہیٚنۍ مَطلَب کَلَر یہِ وایٹ چھِ ریڈ چھِ آ بلیک یا وایِٹ یِمو دۄیو کَلرو مَنٛز کیٚنٛہہ چھُنہٕ صُبحَس حظ یِمہٕ بہٕ تیٚلہِ اَپٲری بہٕ وُچھٕ مےٚ کوٚت چھُ واتُن اَچھا ٹھیٖک حظ چھُ اَدٕ حظ کیٚنٛہہ نہَ حظ چھُنہٕ اَدٕ حظ اَدٕ حظ اَدٕ حظ اسلام علیکُم